یُس بڈگامیُٚک روڈ سِسٹَم اگر أسۍ ٹرٛانَسپوٹ سِسٹَم وٕچھو بڈگامیُٚک یا کہ ریلوے ڈِپاٹمنٛٹ وٕچھو اِیَرپوٹ وٕچھو یا پَبلِک ٹرٛانسپوٹ وٕچھو یُس یہِ پبلک ٹرٛانسپوٹ بڈگٲمِس منٛز چھُ یہِ چھُ واریاہ زیادٕ واریاہ زیادٕ تعدادَس منٛز اگر أسۍ کَتھ کَران چھِ یوٗتاہ زیادٕ تعدادَس منٛز گژھن نہٕ یِم چیٖز آسٕنۍ کِہینۍ نہٕ تِکیازِ یہِ چھُ وا وَقتَس پٮ۪ٹھ اَسے گوٚبراوَن أسۍ کَرو کَتھ اِیَرپوٹٕچ یُس یہِ اِیَرپوٹ چھِ یُس اِیَرپوٹ چھِ سُہ چھِ اَکھ اَصٕل اِیَر پوٹ بڈگٲمِس منٛز ماننہٕ یِوان اِیَرپوٹو منٛز یا کہ أسۍ کَرو کَتھ بَسن ہٕنٛز یا ٹرٛینَن ہٕنٛز تِم تہِ چھَ اَصلِس مٮ۪قدارَس منٛز پَکان